سٲنِس ضعلہٕ اننتہٕ ناگس منٛز چھِ یِوان واریاہ کلچرل تہوار مناونہٕ یتھ منٛز ہولی نوروز عُرُس زٲنہٕ دین ؤلی سُنٛد شبِ معراج عید میلادُ نبی چھُ یِوان مناونہٕ عُرُس یُس چھُ سُہ ہسا چھُ یِوان مُقام أکِس جایہِ تھزِ جایہِ پٮ۪ٹھ مناونہٕ یتھ منٛز زول چھِ زالان شبِ بیدٲری چھِ کران یُس ہسا شبِ معراج چھ یہِ ہسا چھِ ڈرسٹرک اننتہٕ ناگس منٛز وُہ کِلو میٹر دور أکِس جایہِ کھِرم علاقَس منٛز مناونہٕ عید میلادُ النبی تہِ ہسا چھُ یِوان أتھۍ جایہِ مناونہٕ یۄس ہسا ہولی چھِ یہِ ہسا چھِ سٲنۍ بٹہٕ برادٔری ہٕنٛۍ بٲے مناوان یتھ منٛز یِم پانہٕ وٲنۍ رنٛگ چھِ چھکان یُس یہِ نوروز چھُ نوروز ہسا چھُ اکہِ اسلٲمی کیلنڈرُک گۄڈنیُک دۄہ یِوان ماننہٕ نیہِ ؤرۍ یُک گۄڈنیُک دۄہ یِوان ماننہٕ اتھ منٛز ہسا چھِ اکھ یہِ صنٛد زِ اتھ منٛز پٮ۪ٹھ چھِ أسۍ پنٕنۍ یِم بیلۍ وۄبداوان تہٕ پتہٕ چھِ أسۍ تِمے استعمال کرن پننِس کھٮ۪نس چٮ۪نس منٛز تہٕ باقی ین چیٖزن منٛز